مےٚ چھِ پَننہِ زِنٛدگی مَنٛز واریاہ سَبَق ہیٚچھمٕتۍ تہٕ وۄنۍ وَنَو تۄہہِ بہٕ آز اکھ سَبَق یُس مےٚ ہیٚچھمُت چھُ مےٚ چھُ یہِ سَبَق ہیٚچھمُت زِ اَسہِ اسہِ پَزِ نہٕ کٲنٛسہِ پیٹھ زیادٕ بَروسہٕ کَرُن کِہیٖنۍ تکیازِ کہِ مےٚ اوس أکِس ویٚسہِ پیٹھ واریاہ بَروس تہٕ یہِ ہاے یہِ تَسٕنٛز مگر تَسٕنٛز موج ٲس واریاہ خراب أسۍ ٲسۍ اَسہِ اوس واریاہ کلوز فرنڈشِپ أسۍ ٲسۍ واریاہ کلوز پانہٕ أسۍ ٲسۍ أکۍ سُنٛد بیٚکہِ سُنٛد گَرٕ یِوان گَژھان تہِ تہٕ بیٚیہِ بیٚیہِ ٲس تٔمۍ سٕنٛدۍ مام تہِ خراب اَکہِ دۄہ وَنۍ ٲس أسۍ بہٕ ٲسٕس تٔمۍ سٕنٛدِ کھۄتہٕ اصل پَران تہٕ وۄنۍ گٔے وۄنۍ ؤژھ یِمَن چِڈ کہِ یہِ کیاز چھِ أمۍ سٕنٛدِ کھۄتہٕ اصل پَران تہٕ وۄنۍ وونُکھ تِمو تٔمۍ سٕنٛدیٚو مامو یہِ چھِ ژےٚ یِوان ڈِس یہِ چھُی ژےٚ ڈِسٹریکشَن یہِ چھُی ژےٚ یِوان یور ڈِسٹرٕب کَرنہِ یہِ چھ پَنُن سَبَق پٔرِتھ ژےٚ یِوان ژےٚ چھِی یہِ ڈالان تہٕ ژٕ مہ دِ أمس تیوٗتاہ تَوَجوٗ کِہیٖنۍ ژٕ تراوُن یہِ تہٕ ژٕ کر پَننِس سَبقَس پیٹھ دیان